ہیلو اَلسلام علیکُم وعلیکُم السلام ٹھیٖک پٲٹھۍ چھِو حظ اَہن حظ ٹھیٖک تُہۍ چھِو حظ عابِد صٲب اَہن حظ مےٚ حظ بوٗز تُہۍ چھِو یِم سیرِ ویرِ بَناوان حظ سیرِ بٔٹھۍ چھُو تۄہہِ اَہن حظ آ بوٗزُم ہَے فیسبُکَس پٮ۪ٹھ تہِ وٕچھُم کٔژ قٕسٕم چھِو تۄہہِ سیرِ اَنٕنۍ یہِ کَتھ جاے چھُو تۄہہِ یہِ بَٹھٕ مَٹن اَننٛت ناگ اَچھا اَچھا ٹھیٖک تُہۍ ہیٚکوا مےٚ یِم واٹسیپَس پٮ۪ٹھ ترٛٲوِتھ یِم سیرِ تۄہہِ کُس کُس قٕسٕم چھُو آ سر تُہۍ ترٛٲیِو زٕ ژور اَہن حظ سر آ نہ سا مےٚ وٕچھ اَتھ آسہِ نہ الگ الگ ریٹ تہِ یِمَن سیرٮ۪ن اچھا یۄس گۄڈٕنِچ اَکھ چھِ ٹھیٖک ٹھیٖک یۄس یہِ دۄیِم اکھ چھِ ژَتجی آ تٕرٛہ ساس تہٕ یہِ ژوٗرِم اکھ ہہ یہِ لَگہِ نہٕ کُنے یہِ ژوٗرِم اَکھ اچھا مےٚ باسان ہُمنٕے دۄن کٔرِو کَم پَہم کیٚنہہ تہٕ تیٚلہِ کرو کیٚنہہ نَرَم گرَم پاوَر سیٖر چھِو نہٕ تُہۍ زیادٕ دروٚگ وَنان گۄڈٕنیُک اکھ گۄڈٕنیُک اکھ تَتھ ووٚنوُ تۄہہِ پَنٛژاہ ساس سُہ چھِ گژھان مےٚ باسان زیادَے پَہم وۄنۍ اَتٮ۪ن کوٗتاہ گژھِ یہِ بَٹھَس پٮ۪ٹھ سُے اَگر تُہۍ أتھی کٔرۍ ہُس کیٚنہہ وۄنۍ کَم پَہم تہٕ تیٚلہِ مَہ اَندِ اَتھ کیٚنہہ نہ تہٕ چھُ یہِ ٹَرٕے وۄنۍ تۄہہِ چھَو پَیی یِہُس آے سَختی تَمہِ موٗجوٗب کٔرۍوُس وۄنۍ رۄپیَس دَہ پَنداہ ساس کَم میٲنۍ کِنۍ ہے مےٚ چھِنہ وٕنۍ مےٚ چھِ سٮ۪ٹھاہ سیرِ نِنۍ مےٚ چھِ دَہ وُہ گاڑِ ضوٚرَتھ وۄنۍ گژھِ نہ تَمہِ لِہاذ تہِ کِہیٖنۍ یَتھ کَم پانٛژھ تٔرٛہ کٔرۍہُس تہٕ تُلِو وۄنۍ پانٛژھ تٔرٛہ ووٚن وۄنۍ مےٚ تہِ تہٕ سیرِ کیٛاہ سا لگَن مےٚ کوٗتاہ لگہِ تُہٕندِ حِسابہٕ مےٚ چھِ بوٚڑ مَکان زٕ ترٛےٚ پور بَناوُن اَہن حظ سایز چھا اَتھ سیرِ برابر تۄہہِ کیٛاہ چھُو باسان کوٗتاہ لَگہِ اَہن سا آ کھِڑکی تہِ چھَنہ ہُپٲرۍ لۄکچے پَہم مےٚ چھِ باسان سیرِ مہ لگَن علاوٕے

اَچھا ٹھیٖک یہِ کَتٮ۪ن چھُو تۄہہِ مَٹنہٕ یہِ چھا روڈَس پٮ۪ٹھٕے کِنہٕ یہِ چھُ اَندر کُن اَچھا ٹھیٖک اور ہٮ۪کہ بہٕ یِتھ وٕنۍکٮ۪ن تُہۍ چھِوا پانہٕ أتھۍ اچھا ٹھیٖک پیمٮ۪نٛٹ کَتھ حِسابَس منٛز ڑٔٹِو تُہۍ گۄڈَے رٔٹۍوا سورُے کِنہٕ تُہۍ رٔٹِو یَس گٲڑۍ ترٛٲیِو سوے کِنہٕ تُہۍ رٔٹِو لاسٹَس پٮ۪ٹھ أڑ ہن گۄڈٕنٮ۪تھ أڑ ہن تۄہہِ کیٛاہ چھِو باسان دَپ اِنَسٹالمٮ۪نٛٹَن منٛز گژھِ ٹھیٖک اَدٕ مےٚ باسان تیٚلہِ یِمہٕ بٕے یِہٕے نٮ۪ماز پٔرِتھٕے دِمو بہٕ نَظرا اُکُن ییٚلہِ پَتہٕ باسہِ تیٚلہِ کرو أتھی پَتہٕ اَصٕل پٲٹھۍ سودا چھُنہ ٹھیٖک تُلِو حظ تُلِو